اَسلام علیکم ورحمتہ اللہ اے مےٚ ہَسا کَرے وٕنۍ آرڈَر یارٕ یہِ ہاسے گوٚو غلطی سان وۄنۍ چھُ مےٚ کَرُن یہِ اکھ چیٖز یہِ چھُ مےٚ کَرُن کٮ۪نسَل آرڈَر گۄڈٕ کھولو اَمِچ ہِسٹِرٛی پَتہٕ کَرو کٲم ٹاسکَن منٛز کارٹ آرڈٲڈ ڈیٚلؤری ییٚکیٛاہ گٔے کٮ۪نسَل ریٖزن گوس مےٚ ہَسا گوٚو یہِ غلطی سان آرڈَر مےٚ ناسے اوس یہِ کَرُن کِہیٖنۍ وۄنۍ گوٚو کَنفٲرمَس پٮ۪ٹھ کِلِک کَرُن آے تہِ گٔے کَتھا یُس یہِ ریٖزَن چھِ یہِ بیٚیہِ وَنان ریٖزَن وَن مےٚ ہاسے گٔے کٲم مےٚ ہاسے کوٚر غلطی سان فُڈ آرڈر مےٚ ناسے اوس کِہیٖنۍ کَرُن